اگر ہَسا ہِندوستانٕچ وٕنکیٚن کَتھ کَرو سٲنِس ہِندوستانَس منٛز چھِ واریاہ بٔڈۍ بِزنٮ۪س مین سایِنٹِسٹ یا یِم زَن اِنڈَسٹِرٛیَلسِلٹ چھِ یا یِم لیٖڈَر چھِ یِمو زَن دُنیاہَس واریاہ کینٛہہ دیُٚت اور یِم زَن واریاہ بہتریٖن اِنسان تہِ چھِ تہٕ یٔمۍ زَن زَبردَس کٲم کٔرمٕژ چھِ یِمَن منٛز چھِ اَکھ سایِنٹِسٹ سُنٛد ناو اگر وَنو سُہ گوٚو اے پی جے عبدالکلام آزاد یُس زَن ہِندوستانَس واریاہو رنٛگو فٲیِدٕ دیُٚت واریاہ کَنٹِرٛبیوٗٹ کوٚر واریاہ کوٚر تٔمۍ مُلکہٕ خٲطرٕ یِتھَے پٲٹھۍ ہَسا چھِ بیٚیہِ کینٛہہ تہِ اگر بہٕ بِزنٮ۪س مینَن ہِنٛز کَتھ کَرو باپارَن ہٕنٛز کَتھ کَرو وٕنکیٚن چھُ اَڈانی اَمبانی چھُ اَنیٖل اَمبانی چھُ یا تِہُنٛد مول اوس یُس زَن اَنیٖل اَمبانی اوس یا یُس زَن کیٛاہ چھِ اَتھ وَنان مُکیش اَمبانی یا دھیٖروٗ بھایی اَمبانی چھُ تِم ہَسا چھِ واریاہ بٔڈۍ بِزنٮ۪س مین ہِندوستانٕکۍ تِمو حظ سوٗزۍ پَتہٕ واریاہ ہِندوستانَس فٲیِدٕ ٹیٚکنالجی منٛز ہَسا اوس اے پی جے عبدالکلام آزاد یُس زَن اگر کَتھ کَرو ییٚتہِ ٲسۍ اے پی جے عبدالکلام اوس علمَس منٛز تہِ واریاہ برونٛٹھ یا اَمرِتیا سِن چھِ زبَردَس بٔڈ بار عٲلِم چھُ یا اٮ۪نٹَرٹینمیٚنٛٹٕچ اگر أسۍ کتھ کَرو تَتھ منٛز اوس یِوان اَجے دیوگَن یا خاص کَر اگر کَتھ کَرو امیتابھ بَچَنٕنۍ یا رِشی کپوٗر یُس زَن زبَردَس مانَن شانَن چھِ یِتھَے پٲٹھۍ ہَسا چھِ باقٕے باقٕے ییٚتہِ یِم زَن واریاہ زیادٕ یِوان زَنہٕ یُس زَن ہِندوستانَس پٮ۪ٹھ واریاہ رُت اَثر پیٚو یِمو زَن ہِندوستانُک نقشہِ بَدلو یُس زَن ہِندوستانُک اَکھ یُس زَن یہِ شکٕل دُنیاہَس منٛز ٲسۍ سۄ گٔے تبدیٖلی یِہِنٛدِ سۭتۍ